آ جناب مےٚ گے پانژھ ؤری ہیٚتہِ مےٚ گژھٕنۍ ترکی منٛز تہٕ بہٕ چھُس واریاہَن شہرَن آوُس بہٕ چکر کٔرِتھ تُرکی منٛز تہٕ کشیٖر سۭتۍ ہیکہٕ بہٕ یہِ کرِتھ موسمہٕ حساب ہیکہٕ بہٕ ؤنِتھ موسَم چھ واریاہَن علاقَن منٛز چھ موسم یُتھ زَن کشیٖر منٛز موسَم ژور موسَم چھ آسان برابر چھ تِتھی ژور موسم یِتھ پٲٹھۍ زَن کشیٖر منٛز چھ آسان مثلاً واریاہَن علاقعن چھ سردی وارِیاہ زیادٕ آسان شیٖن چھُ بٮ۪وان تِمَن علاقعَن منٛز تہٕ تمہِ حساب چھ موسم چھ رلان آلموسٹ برابر چھ رلان تہٕ کھٮ۪ن چٮ۪ن حساب چھُ تھوڑا ڈِفرنٹ واریاہ زیادٕ فرق مگر کھٮ۪ن چٮ۪ن منٛز ہیٚکہٕ بہٕ ؤنِتھ کباب چھ رلان یِم زَن تُرکی ہنٛدۍ کباب چھ تہٕ کشیٖر ہنٛدۍ کباب چھ تقریٖباً رلان پانہٕ ؤنۍ تہٕ مذہَب چھُ تَتہِ تقریٖباً نَمَتھ پرسنٹ چھ مُسلمان تہٕ بیٚیہِ چھ سُنی مسلمان چھ تتہِ زیادٕ تہٕ لُکھ تہِ واریاہ زیادٕ یِم زَن مہمان نواز یِتھ پٲٹھۍ زَن کشیٖرِ ہنٛدۍ چھِ یِوان رلہٕ ؤنۍ چھ یا مہمان نواز چھ تِتھے پٲنٹھۍ چھ تُرکی ہنٛدۍ رُح لُکھ تہِ مہمان نواز بیٚیہِ چھ رلہٕ ؤنۍ تہِ اَکھ أکِس مدَد آسہِ کرُن یا کیٚنٛہہ چیٖز آسہِ کرُن تمہِ خٲطرٕ چھُ لُکھ واریاہ زیادٕ رلان کشیٖرِ ہنٛدٮ۪ن لُکَن سۭتۍ